یۄس مےٚ آز تام کٔشیٖرِ منٛز چھےٚ اَصٕل جاے باسیمٕژ سُہ گوٚو وٲیِل گاندَربَل تور چھَس بہٕ گٔمٕژ تہٕ تور چھَس بہٕ اَوَے تَتہِ چھُ واریاہ اَصٕل سَبزار تَتہِ چھِ یُس زَن قۄدرٔتی یِم نَظارٕ چھِ تِم چھِ تَتہِ واریاہ زیادٕ خوش مَنظر یعنی واریاہ زیادٕ خوش یِوٕنۍ چھِ تِم تِم وٕچھِتھ چھُ اِنسانَس دِل پھۄلان تہٕ بیٚیہِ چھِ تَتہِ ناگ چھِ دٔریاو چھِ واریاہ نا اَصلی چھِ تَتہِ زیادٕ چھِ تَتہِ ناگَن ہُنٛدُے تَتہِ چھِ یِم ناگ واریاہ مِلان وٕچھنہٕ خٲطرٕ تہٕ بیٚیہِ چھِ تَتہِ یِم زَن تَتِکۍ یِم زَن پہاڑ چھِ یِم زَن کُلۍ چھِ یا یِم زَن لُکھ چھِ تَتہِ بَسان تِم چھِ واریاہ زیادٕ رَلوٕنۍ تہٕ میٖٹھۍ بیٚیہِ زَن چھُ تَتہِ گاندَربَل چھِ أسۍ گٔیَس بہٕ تور تَتہِ وٕچھ وٲیلہٕ تَتہِ چھِ واریاہ زیادٕ ناگ یِم زَن مےٚ واریاہ پَسنٛد کھٔتۍ آب چھُ واریاہ شوٗژ اِنسان چھُ ہٮ۪کان سُہ آب یِتھَے کٔنی تُلِتھ تہٕ چٮ۪تھ تَتھ چھِنہٕ کانٛہہ مٔکریٛار چھُس نہٕ کانٛہہ گنٛدگی چھَنہٕ تَتھ آبَس تَتِکۍ لُکھ یِم زَن تِم چھِ واریاہ میٖٹھۍ تِم چھِ واریاہ رَلوٕنۍ تِمن یُس زَن تَپٲرۍ بیٚیہِ اَکھ یُس مےٚ خاص چیٖز تَتہِ باسیو تَتہِ چھِ یِوان پٔشتوٗ تہِ بولنہٕ پٔشتوٗ چھِ کٔشیٖرِ ہِنٛزٕے اَکھ اَکھ الگ أسۍ وَنو کٔشیٖر ہِنٛزٕے ہِنٛزٕے چھِ زبان مگر اَکھ الگ تَمیُک اَکھ حِصہٕ یُس زَن کہِ تَپٲرۍ آیہِ مےٚ وٕچھنہٕ کہِ تَپٲرۍ چھِ اِنسان لُکھ بولان تہٕ بہٕ مےٚ گوٚو واریاہ تَتہِ دِل خوش ییٚلہِ مےٚ تَتِکۍ لُکھ وٕچھ تَتِکۍ سُہ تِم زَبان وٕچھ تَتِکۍ تِم ناگ وٕچھ تَتہِ چھُ بیٚیہِ وۄنۍ پاوَر ییٚتہِ چھُ تَتہِ پاوَر کٮ۪نال چھُ تَتہِ تَتہِ تہِ چھُ بِجلی جَنریٹ گژھان بِجلی بَنان چھِ تٔتھۍ تہٕ یِمو چیٖزو سۭتۍ گٔیَس بہٕ تَتہِ واریاہ زیادٕ خوش کہِ اَسہِ تہِ چھُ کٔشیٖرِ منٛز یِم چیٖز وٕنہِ تہِ چھِ اَسہِ کٔشیٖر منٛز تِتھۍ کہِ آب چھُ صاف ناگ چھِ صاف کۄلہٕ چھِ صاف لُکھ چھِ اَصٕل لُکھ چھِ رَلوٕنۍ میلوٕنۍ لُکھ چھِ اَکھ أکِس زانُن مانُن چھُکھ لُکھ چھِ اَکھ أکِس تَتہِ چھِ یِم زَن ہمساے چھِ تَتہِ یِم زَن تِم گَرٕ وٲلۍ چھِ تَتہِ تِمَن چھُنہٕ تور گٔژھِتھ چھُنہٕ باسان اِنسانَس زِ بہٕ آس کُنہِ وۄپَر جایہِ تَتہِ چھُ باسان اِنسانَس کہِ یہِ تہِ چھُ مےٚ گَرَے یہِ چھُ مےٚ پَنُن گرٕ تَتہِ چھِ لُکھ تِتھ کٔنۍ پیش یِوان یا زن مےٚ ووٚن یِتھ کٔنۍ زَن ناگ آب چھُ تَتہِ چھِنہٕ لُکھ تِتھۍ کیٚنٛہہ کہِ تَتہِ کَرَن تَتہِ ترٛاوَن تِم ژھۄٹھ ژھٮ۪ٹھ تُلن تہٕ ترٛاوَن ناگَس منٛز نہ تَتہِ چھِ لُکھ واریاہ اَصٕل تَتہِ چھِ لُکھ واریاہ شوٗب مطلب تِمن چھُ طٔریٖقہٕ طور طٔریٖقہٕ کہِ کَتھ چیٖزَس کِتھ کٔنۍ پَزِ استعمال کَرُن تہٕ تَتہِ کٮ۪ن لُکَن چھُ واریاہ اَمیُک دھیان کہِ نہ سا اَگرَے یہِ ناگ چھُ یہِ گَژھِ صاف روزُن کیٛازِ یہِ چھُ اَسہِ پگاہ پانسٕے یِوان بَکار یِتھ کٔنۍ زَن أسۍ وٕچھان چھِ آزکَل کٔشیٖرِ منٛز کیٛاہ چھُ دٔریاو چھِ نالہٕ چھِ کۄلہٕ چھِ یِم چھِ اَسہِ مٔکرِ کَرۍمَژٕ کَمہِ سۭتۍ زِ أسۍ چھِ یِمَن منٛز ژھۄٹھ دِوان دٲرِتھ اَسہِ چھُ گَرِ کیٚنٛہہ بَدرَد نیران أسۍ چھِ تُلان تہٕ دِوان چھِ یِمَن منٛز دٲرِتھ یُس زَن کہِ صحیح چھُنہٕ کیٚنٛہہ مگر تَتہِ کیٛاہ وٕچھ مےٚ تَتہِ چھِ واریاہ لُکھ زَن یِم چھِ تِم چھِ واریاہ اَصٕل تِم چھِ واریاہ رَلوٕنۍ تِم چھِ واریاہ میٖٹھۍ تِم تِمَن چھُ واریاہ شعوٗر کہِ اَگرَے یہِ ناگ چھُ اَگرَے یہِ آبی ذخیٖر چھُ اَتھ منٛز چھُنہٕ اَسہِ یہِ ژھۄٹھ ترٛاوُن کیٚنٛہہ اَتھ منٛز چھُ یہِ چھُنہٕ اَسہِ گَنٛدٕ کَرُن کیٚنٛہہ کیٛازِ کہِ یہِ چھُ اَسی بٕتھِ بَکار یِوان تہٕ اَمہِ کِنۍ باسے مےٚ سۄ جاے واریاہ زیادٕ اَصٕل تہٕ بیٚیہِ تہِ چھَس بہٕ واریاہَن جایَن کٔشیٖرِ منٛز گٔمٕتۍ یِم زَن کہِ واریاہ خوٗبصوٗرت جایہِ چھےٚ یِمن ییٚتہِ تہِ زَن کہِ واریاہ اَصٕل لُکھ چھِ بیٚیہِ چھُ گاندَربَلَس منٛز تَتہِ وٲیلہٕ کیٛاہ چھُ تَتہِ چھِ گِلاسہٕ نیران یِم زَن کٔشیٖرِ ہِنٛز اَکھ بیٛاکھ اَکھ پہچان چھِ تَتہِ چھِ تَتِکۍ گِلاس چھِ آسان واریاہ میٖٹھۍ تِم تہٕ مٔدٕرۍ تہٕ تَتِکۍ گِلاس زَن یِم چھِ یِمَن أسۍ انٛگریٖز پٲٹھۍ چیٚری چھِ وَنان تِم چھِ یِوان ڈرٛاے فرٛوٗٹَس منٛز تہِ اِستعمال کَرنہٕ تِم چھِ یِوان نٮ۪بَر تہِ سوزنہٕ تِم چھِ یِوان ییٚتہِ کٮ۪ن بازرَن منٛز تہِ کٕنٛنہٕ تہٕ تِم چھِ واریاہ میٖٹھۍ آسان تہٕ واریاہ مٔدٕرۍ آسان تہٕ تَمہِ تَتہِ چھِ واریاہ یِتھَے کٔنی واریاہ خاصیَژٕ یِمَن زَن یِمَن کُن زَن وٕچھِتھ مےٚ دِل پھۄلیو تہٕ بہٕ گٔیَس واریاہ خوش تہٕ اَوَے باسے مےٚ یہِ جاے واریاہ اَصٕل